اسلامُ علیکُم آ ٹھیٖک چھِو حظ آ ٹھیٖک اَہن حظ ٹھیٖک پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک اہَن حظ ٹھیٖک اَہَن حظ ؤنِو حظ اچھا اچھا آ آ بِلکُل آ آ بِلکُل کَتہِ چھِ ترٛاوٕنۍ سُمبلہٕ چھا ترٛاوُن کِنۍ ییٚتہِ اَتہِ ترٛاوٕنۍ کَتھ جایہِ سُمبلہٕ کَتھ جایہِ ترٛاوَن دُکان اچھا اَچھا قٔدلس پٮ۪ٹھا اچھا اچھا ٹھیٖک اچھا یہِ کیٛاہ چھِ وَنان وَل یہِ دِ نَظر ییٚتی باغَس منٛز چھِ ژتجی پنٛژاہ کَنال باغ دِ نَظر تَتہِ کۄس سبزی یی ژےٚ پَسنٛد سہَ نِکھ گازرِ چھِی وانٛگَن چھِی رُوانٛگَن چھِی گۄگجہِ چھِ مُجہِ چھِ اچھا اچھا آ کرٛیڈ وا ییٚتہِ چھِ تُلان کرٛیڈ پٲٹھی آ ییٚتہِ چھِ تُلان کرٛیڈ پٲٹھی آ ژٕ کِن ژٕ کِن کٔتھ یِکھ ژٕ تۄہہِ چھِوٕ گٲڑۍ چھَیا گَرِ گٲڑۍ وٲڑۍ چھیا گَرِ ٹٮ۪کٹر وٮ۪کٹر آ ژٕ آس چھِ کَران کٲم ژٕ آس اَنان ٹٮ۪کٹَر اَنژٕ أسۍ آسو ٹٮ۪کٹَرَس منٛز نِوان صُبحَس شامَس آسکھ ژٕ نِوان ییٚتہِ مٔنڈی أسۍ چھِ ترٛاوان مٔنڈی مال و دِموے ژ ےٚ تہٕ بَچاوہتھ ژٕے بیٚیہِ چھُکھا ٹھیٖک ژٕ بتہٕ وتہٕ کھیٚوتھا بتہٕ وتہٕ کھیوٚ حظ آ ون حظ یہِ پے ساڑ ژور ہَتھ

اچھا تُہۍ کَتہِ چھِو باسان اَصٕلی پٲٹھۍ اَہَن حظ وَلہٕ حظ کیٚنٛہہ نَہ حظ چھُنہٕ پرواے پَتہٕ کَروییٚتی نَرمَ گرم ما حظ ہے ٹٮ۪نشن ژٕ یہِ حظ ژٕ یور أسۍ چھِ ہر کانٛہہ سبزی چھِ ییٚتہِ سٲنِس باغس منٛز دٔستِیاب ژوٗنٛٹھۍ پٮ۪ٹھ بَرابر ہاکَس تام ژوٗنٛٹھۍ آسان نِنۍ ہاک آسہِ نیُن گۄگجہٕ آسن نِنۍ مُجہٕ آسن نِنۍ ژوٗنٛٹھۍ چھِ اَسہِ

اِنشاللہ اِنشاللہ بیٚیہِ باقٕے چھِو ٹھیٖک آ آ اِنشاللہ تُہی دِیٖزیو نظر دِیٖزیو نظر تُہۍ سانہِ نرسٔری منٛز دِیٖزیو نظر یہِ چھِ ہر کُنہٕ قٕسمٕچ وٮ۪رایٹی آ ٹھیٖک حظ چھُ اَدٕ کیٚاہ اَدٕ حظ ٹھیٖک حظ